ڈوٗ یوٗ تھِنٛک اِٹ اِز اِمپارٹیٚنٛٹ ٹُو ٹیٖچ چِلڈرٛن دَ کشمیٖری لینٛگویج وَے اُوار وَے ناٹ آ یہِ چھُ واریاہ زیادٕ اِمپارٹیٚنٛٹ کہِ ٲں پَننِس شُرِس ہیٚچھنٲیِو کَشمیٖری لینٛگویج کیٛازِ کہِ مطلب گۄڈٕنیٚتھ یہِ چھِ سٲنۍ مادٕرۍ زبان تہٕ اسہِ پَزِ اَتھ احترام کَرُن اسہِ پَزِ کیٛازِکہِ یہِ چھِ برٛۄنٛہہ پٮ۪ٹھ کَلچرَل زَبان سٲنۍ اَکھ شُر یُس ٲں کَشمیٖری زَبان چھِ یُتھ یہِ زیٚوا چھِ سُہ چھِ ہیٚچھان پانَے کیٛازِکہِ تٔمِس منٛز یِم سَراونٛڈِنٛگَس منٛز چھِ آسان پیٖپٕل یِم اِنسان چھِ آسان لوٗکھ چھِ آسان تٔمۍ سنٛد موٗل موٗج یہِ چھِ واریاہ ضروٗری کیٛازِکہِ یُتھ یہِ بوٚڑ سُہ گژھہِ کیٛازِکہِ پَتہٕ چھِ عام طور پَر زیادٕ چھِ سارنٕے پاپُلَر یُس لینٛگویج سۄ چھِ کٲشُر کَشمیٖری تہٕ سٲری چھِ پَتہٕ کَشمیٖری ہیٚچھان تہٕ یہِ چھِ واریاہ ضروٗری یہِ چھِ سٲنۍ مادٕرۍ زَبان اسہِ پَزِ اَتھ ریٚسپیٚکٹہٕ دیُن